أسۍ چھِ پَلو چھلان واشِنگ مِشیٖن منٛز تہِ چھِ أسۍ پلو چھلان أسۍ چھِ سٔ سٔرٕف تہِ یوٗز کران صابن تہِ ییٚلہِ أسۍ واشِنگ مِشیٖن منٛز پَلو چھلان أسۍ چھِ زیادٕ پَہم سٔرٕف کران یوٗز أسۍ چھِ واریاہ قٔسٕم سٔرٕف کران یوٗز مَگر ایٚکسل چھِ أسۍ زیادٕ پہم یوٗز کران تہٕ ییٚلہِ أسۍ پَلو چھِ چھلان تہٕ صاف چھِ أسۍ چھِ اَتھٕ سۭتۍ تہِ پَلو چھلان ییٚلہِ أسۍ اَتہٕ سۭتۍ چھِ پَلو چھَلان أسۍ چھِ یہِ أسۍ چھِ نَلکہٕ تھاوان تَمہِ پٮ۪ٹھ بَند تہٕ واٹر گوٚژھ نہٕ زایہِ گژھُن کیٚںٛہہ تہٕ أس چھِ کران سُہ یِتُھے مۄکلو پَتہٕ چھِ أسۍ سُہ واش کران تہٕ أسۍ چھِ ٹونگرِ پٮ۪ٹھ تہِ نِوان پَلو چھلنی تہٕ تَتہِ تہِ چھِ أسۍ آب کَم خرٕچ کران تہٕ بیٚیہِ چھِ أسۍ صابَن واریاہ قٔسمُک کران یوٗز تَتھ پَلو صابَن تَتھ چھُ بروُن کَلر تہِ آسان وۄیِٹ کَلر تہِ آسان تہٕ أسۍ چِھِ ہۄکھناوان چھِ أسۍ واشِنگ میشیٖن منٛز تہِ تہٕ پلو بیٚیہِ چھِ تاپَس سن لیٹہِ منٛز تہِ ہۄکھناون تاپَس منٛز تہِ ہۄکھناون تہٕ أسی چھِ واش کران زیادٕ پَہم چھِ أسۍ واش کران اَتھ سۭتی تہٕ تاکہِ آب گوٚژھ نہٕ خَرٕچ گژھُن کیٚنہہ أسۍ چھِ